اگر بہٕ کتھ کرٕ پنٕنہِ علاقٕچ اسہِ چھِ یِوان ییٚتہِ واریاہ قٕسمٕکۍ یِم کاو لبنہٕ مطلب اکھ چھِ یِوان اسہِ شوگ لبنہٕ یور کوترِ چھِ یوان ژرِ چھِ یوان کاو چھِ یوان تہٕ واریاہ واریاہ بیٚیہِ تہِ یِم جانور چہِ یوان اسہِ یورٕ لبنہٕ میون یُس فیورِٹ چھُ سُہ چھُ کبوٗتر تِکیٛازِ مےٚ چھُ سُہ واریاہ زیادٕ خۄش کران سُہ چھُ تٔمِس چھُ آسان خۄشوُن کلر سہُ ییٚلہِ بہٕ اتھس منٛز رٹان چھ مےٚ چھُ سُہ واریاہ زیادٕ خۄش کران سُہ چھُ آسان واریاہ زیادٕ اصل ییٚلہِ تہِ بہٕ تٔمِس پھل چھس ترٛاوان اتھس منٛز سُہ چھُ مےٚ یِوان بیٚہوان اتھس پٮ۪ٹھ تہٕ کھٮ۪وان پھل مےٚ چھُ واریاہ زیادٕ خۄش گژھان تٔمۍ سُنٛد یہِ کرُن امی کِنۍ چھُ مےٚ یہِ یُس یہِ کبوٗتر چھُ یہِ چھُ مےٚ واریاہ زیادٕ پسنٛد کران یہِ چھُ واریاہ زیادٕ اکھ اصل بٲڑ اگر أسۍ ونو أمۍ سُنٛد واریاہ زیادٕ اصل میون پسنٛدیٖدہ بٲڑ چھُ کبوٗتر